اَسہِ حظ چھُ گۄڈنٮ۪تھٕے پنٛنٮ۪ن چاروایَن ہُنٛد زبردَس خیال حظ تھاوُن ییٚمہِ آے أسۍ پنٛنِس پانَس واتان چھِ تَمہِ آیہِ گژھِ أسۍ چاروایَن تہِ واتن تِکیٛازِ یَتھ چیٖزَس اِنسانَس فٲیِدٕ تُلۍ تَتھ چھِ واتُن حظ لاز ضروٗری حظ أسۍ چھِ پنٛنٮ۪ن چاروایَن بَڑٕ اَصٕل پٲٹھۍ وات واتان حظ بریٖڈِنٛگ چھِ اَسہِ اَسہِ چھِ واریاہ قٕسٕم بریٖڈِنٛگ نَزدیٖکی چھِ کیاہ حظ چھِ یَتھ ناو جرسی چھُ کرٛس جرسی چھُ کٲشُر حظ ہالِسٹین چھُ